بہٕ حظ چھَس گَرچی کٲم کَران بہٕ چھَس صُبحَس آسان گَرچے کامہِ سۭتۍ گۄڈٕنٮ۪تھ چھَس بہٕ کِچنَس سۭتی لَگان کَران کِچنَس صَفٲییہ وَفٲییہ اَتٮ۪تھ آسان بانہٕ وانہٕ چھَلٕنۍ کَرٕنۍ آسان کِچنٕچ کٲم أتی دۄد رَٹُن دۄد کارُن تہٕ پَتہٕ گوٚو أتی تھاوُن لٲگِتھ سیُن ویُن ہوٗ یہِ پَکناوان کَران أتھۍ گَرَس سۭتی أتھۍ سۭتۍ چھِ وۄتھان واتان چھِ نٮ۪ماز ٹایِم پَران چھِ پَتہٕ نٮ۪ماز آرام سان چھِ وۄتھان پَتہٕ چھِس بہٕ بَتہٕ کھٮ۪وان پَتہٕ گٔے تِم بانہٕ چھَلٕنۍ پَتہٕ گٔے تہِ سۄ کٲم مۄکلاوٕنۍ ہُم بانہٕ وانہٕ چھَلنٕچ کَرنٕچ پَتہٕ چھِ اِنسان وۄتھان نیران چھِ اَتھ وارِ کُن کَران وارِ سۭتۍ اَتہِ چھِ آسان یَتھ ڈوٗرِس یِمَن ڈورٮ۪ن سۭتۍ کران چَمنَن سۭتۍ کران یِمَن اَتی گاسہٕ تہِ آسان کَڑُن اَتی آسان اَتہِ یہِ سبزی سۄ کَڑان اَکھ سبزی تہِ بیٛاکھ سبزی تہِ مَرژٕوانٛگن چھِ آسان یا باقٕے آیٹَم چھِ اَتہِ آسان لٲر چھِ اَلہٕ چھِ سبزی چھِ اَسہِ چھِ واریاہ وٲر یہِ اَتہِ چھِ کَران اَتھ مَنٛز یہِ سبزِیہ یہِ دۄہَس چھَس یِمَے کامہِ کران مَنٛزٕ چھِ گَجِچ کٲم آسان أتی چھِ توٚمُل آسان ژارُن أتی چھِ باقٕے کامہٕ پَلَو آسان چھَلٕنۍ کیٚنٛہہ گَرچی سٲرٕے یِہوٚے کٲم آسان گَرچی ترٛاوان پَلَو مِشیٖن مَنٛزٕے چھَلان تِم تٔتھۍ مَنٛزٕے چھِ کران پَلوَن ہٕنٛز چھَلنٕچ کٲم پَتہٕ لَگان باقٕے یہِ یِمَن کامٮ۪ن سۭتۍ تہِ گَرِ چھِ أتی صَفٲیی تہِ أتی ڈُوَن پھَشَہ تہِ أتی یَتھ چھےٚ پردٕ لاگان یِم باقٕے آیٹَم

تہٕ أتی پردٕ أتی باتھ روٗم آسان واش روٗم آسان یہِ آسان صاف کَرُن